تُہنٛد سُہ پٔتِم آرڈر آو مےٚ واریاہ پسنٛد تُہنٛد ریٚسٹورنٛٹ چھ مےٚ واریاہ زیادٕ خۄش لگان بہٕ چھُس تَتہِ چھِ اَصٕل اَصل کَباب رِستہٕ بیٚیہِ تہِ واریاہ چیٖز یِوان دِنہٕ یِمو سۭتۍ میون دِل خۄش گوٚو تہٕ تُہنٛد ریٚسٹورَنٹ تِہنٛدۍ ڈِش بَنے مےٚ پسنٛدیٖدٕ چیٖز بہٕ یِم ہمیشہٕ اَتھ ریٚسٹورنٹَس پٮ۪ٹھ بہٕ چھُس تۄہہِ گُزٲرش کران تُہۍ أنو بیاکھ ڈِش کانٛہہ میٲنِس ایڈرَسس پٮ۪ٹھ تہٕ بہٕ کرٕ تۄہہ شُکرِیا اَدا